اَز کَل حظ چھُ واریاہ نیوزٕ میلان کالہٕ چھِ آسان اَکھ چیٖز گوٚمُت کٔشیٖرِ منٛز صُبحن چھُ آسان بیٛاکھ چیٖز گوٚمُت کٔشیٖرِ منٛز ساریٚے سِٹوری چھِ باسان دِلچَسپ اَز کَل چھُ یہِ نوٚوٕے کٔشیٖرِ منٛز چَلوومُت یِمو تھوڑا بہت چھِ گژھان تہٕ یِوان چھِ نیوٕز چَنلہٕ پٮ۪ٹھ ییٚمہِ سۭتۍ زَن ماحول چھُ واریاہ خراب گوٚمُت کٔشیٖرِ واریاہ زیادٕ یا راتھ اوس پَنٛداہ اَگست مےٚ چھِ خۄش گژھان پنٛداہ اَگستُک دۄہ ٹی وی وُچھُن تَتھ پٮ۪ٹھ چھِ نیوزٕ پٮ۪ٹھ تہِ اَصٕل یِم ہاوان یِمو کیٛاہ کیٛاہ پرٛوگرام چھِ آسان کٔرۍمٕتۍ یِمو کیٛاہ کیٛاہ چیٖز چھِ آسان کٔرۍ مٕتۍ مےٚ چھِ خۄش گژھان پنٛداہ اَگستُک دۄہ وُچھُن یہِ ٹی وی اَتھ پٮ۪ٹھ چھِ آسان واریاہو قٕسمَن ہٕنٛدۍ پرٛوگرام واریاہ واریاہ اَصٕل کٲشِر پرٛوگرام پَنٛجٲبۍ پرٛوگرام ہر کُنہِ قٕسمٕکۍ پرٛوگرام روٚف چھِ آسان بہٕ چھَس سکھ پَتھ بہٕ چھَس واریاہ زیادٕ پَسنٛد کَران یِم سٲری چیٖز بوزٕنۍ تہٕ وُچھِنۍ